مےٚ ہسا چھُ بُکہٕ پرِمَژ یِم ہسا میوٗن دیٚماغ چھُ ٲں اصٕل پٲٹھۍ پرٛووک کران مےٚ ہسا چھُ ٲں سِٹیفٕن ہاکِن سٕنٛز دَ ہسٹرٛی آف ٹایِم ہسا چھُس بہٕ کَرَنٛٹلی پران تہٕ یہِ ہسا پٔرۍ مےٚ أڈہانہٕ یہِ ہسا چھِ وٲقعٕے اصٕل تھاٹ پرٛووکِنٛگ بُک اَتھ منٛز ہسا چھُ اصٕل ایڈیا زِ سٲنۍ ٲں یونِوٲرٕس کِتھ پٲٹھۍ آیہِ اَتھ کیاہ چھُ پاسِبلِٹی یِنٕچ تہِ یہِ کِتھ پٲٹھۍ ہسا ہیٚکہِ ایٚنٛڈ گٔژِتھ ٲں تہٕ بٕلیک ہول کیاہ چھُ تہٕ اَتھ رِلیٹِڈ کۄچھچَن تہٕ رِیٚلِوِ رَیٚلِٹِوٹی متعلق کَنسیٚپٹہٕ سِپیٖڈ آف لایِٹ کیازِ چھِ کانسٹیٚنٛٹہٕ آسان أمۍ ہسا چھِ کیٚنٛہہ تھاٹ پرٛووٗکِنٛگ ایڈیا اَتھ منٛز یِم ہسا مےٚ واریاہ پسنٛد چھِ زِ بہٕ ہسا چھُس آلریٚڈی اَکھ فِزِیٖکٕس لَوَر مےٚ ہسا چھُ فِزِیٖکٕس دِلَس واریاہ قریب یہِ مےٚ ہسا چھُنہٕ کانٛہہ تہِ بُک کلب بُک ریٖڈِنٛگ کلب جوایِن کوٚرمُت تہٕ نَہ چھِ اسہِ یورٕ بُک ریٖڈِنٛگ کلب آسان مےٚ ما آسہِ ہا جوایِن تہِ کوٚرمُت حالانکہِ بیٚیہِ تہِ چھِ واریاہ کِتاب یِم تھاٹ پرٛووکِنٛگ چھِ یِتھ پٲٹھۍ ٲں یِتھ پٲٹھۍ آیِنَسٹایِنَن رِیٚلِوِ رَیٚلِٹِوٹی پٮ۪ٹھ یُس تٔمۍ سٕنٛز چھِ اۭں پیپر چھُ سُہ تہِ ہسا چھُ اَکھ اِنٹرٛسٹِنٛگ پیپر تہِ تھاٹ پرٛووکِنٛگ تہٕ یِم ہسا چھِ کیٚنٛہہ چیٖز یِم آز یِتھ پٲٹھۍ کونٛٹَم میٚکَنِکٕس تہِ چھِ أسۍ وُچھان کَونٛٹَم کَمپیوٗٹِنٛگٕس منٛز ہسا چھِ تھاٹ پرٛووکِنٛگ کَنسیٚپٹہٕ گژھان یوٗز یِم سٲنِس کامَن سیٚنسَس چھِ اَپوز کران